وَعلیکُم السَلام اَلسَلام علیکُم اہن حظ اۭں کُم حظ چھُو اہن حظ اۭں اۭں اچھا اچھا تۄہہِ چھُو وُنہِ باغ پنُن کہِ نَہ حظ تۄہہِ چھُو حظ باغ پَنُن اچھا کٔژن کَنالَن پٮ۪ٹھ چھِ یہِ آچھا ٹھیٖک یِم چھا حظ نیٖل اۭں کِنہٕ اچھا ٹھیٖک تیار یہِ بہٕ حظ دِمہٕ ہا نظر تہٕ مگر بہٕ چھَس دۄن ژۄن دۄہن چھَس بہٕ آورٕے تہٕ بہٕ ہیٚکہٕ نہٕ دۄن ژۄن دۄہن یِتھ کیٚنٛہہ تہٕ وۄنۍ زٕ ژور دۄہ ہیٚکِو نَہ تُہۍ پیارِتھ اَدٕ یِم چھا ییٖتاہ پٔپۍ کیٚنٛہہ نَہ حظ چھُنہٕ پَرواے تہٕ بہٕ وُچھَکھ نَفر زٕ ژور ؤچھکھ بہٕ گۄڈٕ یہِ کَتیٚس چھُ یہِ کیاہ چھِ اَتھ ونان یہِ کوٚت چھُ مےٚ یُن آچھا گانٛدربَلس منٛز اۭں آچھا ٹھیٖک آ اَدٕ ریٹ کیاہ چھُو تُہۍ یِمن وَنان تُہۍ کیاہ کٔرِو پتہٕ وَنہٕ بہٕ فاینل ریٹ پَنٕنۍ تہِ بہٕ حظ بہٕ دِمہٕ گۄڈ نَظر تَتھ تہٕ تمے حِساب وُچھہِ بہٕ اَتھ چھُنَہ مےٚ یِوان اَتھ چھِ آسان پتہٕ گِلاسن پنٕنۍ پنٕنۍ قٕسم تہٕ تمے حَساب چھَس بہٕ کانٛہہ چھِ گَژھان زٕ ہتھ تہِ کانٛہہ چھِ گَژھان ڈاے ہتھ تہِ اَتھ چھِ گژھان یِتھے پٲٹھۍ قٕسم یِم چھِ مےٚ وۄنۍ ہیٚنۍ مطلب یِم اگر تۄہہِ دۄن کَنالن پٮ۪ٹھ چھُو یا ترٛین کَنالن پٮ۪ٹھ چھُو کٔژ کُلۍ آسان اَتھ چھُ پتہٕ یِتھَے پٲٹھۍ گَژھان یِتھے پٲٹھۍ چھِ أسۍ پتہٕ برٛۄنٛہہ کُن پکناوان یہِ کار اَتھ چھِ مےٚ پنٕنۍ نَفر تہِ اَنکھ بہٕ سۭتۍ ڈَبس چھِ أسۍ اۭں ڈاے ہتھ تہِ دِوان زٕ ہتھ تہِ دِوان ترٛےٚ ہتھ تہِ دِوان تہٕ وۄنۍ ییٚمہِ حِساب گِلاسہٕ آسن لگ بھگ دِمہو تۄہہِ بہٕ کیاہ اَتھ وَنان پننہِ حِسابہٕ أکِس گِلاس ڈَبس اگر بہٕ ڈاے ہتھ کٕنہٕ بہٕ زٕ ہتھ دِمہو بہٕ تۄہہِ تہِ یہِ چھُنَہ حظ یہِ چھُنہَ حظ بزنِس چھُ اَتھ چھِ گَژھان بزنَسس منٛز چھِ وُچھُو حظ یپٲرۍ مینۍ کَتھ یہِ چھِ مےٚ لگ بھگ اگر یِم زٕ کَنال چھِ یا ترٛےٚ کَنال چھِ تۄہہِ یِم چھِ مےٚ اَکے ساتہٕ وَالہٕ ناوٕنۍ چھِنَہ حظ تہٕ یورٕ گَژھیٚن نہٕ پتہٕ میٚتہِ مال برٛۄنٛہہ کُن خراب گژھُن میٚتہِ گَژھہِ فٲیدے آسُن اَتھ اَتھ چھِ مےٚ پنُن اَتھ چھِ مےٚ پنُن بیٚنِفِٹ تہِ ژھاںٛڈُن تہٕ تُہنٛد تہِ تُہنٛد فٲیدٕ تہِ ژھانٛڈُن یہِ پنُن تہِ چھُنَہ حظ اہن حظ اۭں